لاسٹ بُک چھِ مےٚ پٔرمٕژ بیو کیمسٹری بے لیہنچر تَتھ منٛز پوٚر اَسہِ میٹابولزم تَتھ منٛز پوٚر مےٚ میٹابولزم پروٹینن ہُند کاربوہایڈریٹسن ہُنٛد لپڈزن ہُنٛد فیٹزن ہُنٛد پرٮ۪تھ کُنہِ جیٖنزُک وٹامِنز کیاہ گے مِنرٕلز کیاہ گے پروٹینز کٔژ قٕسمَن ہنٛدۍ چھِ تہٕ تِمن مُتعلِق کٔژ مطلب اَمہِ سۭتۍ تِمن منٛز کٔژ اماینو ایسڈ چھِ ایسینٛشل چھِ آسان نان اسینشیل چھِ آسان اسینشیل گٔے تِم یِم باڈی منٛز مطلب پانے پروڈیوٗس گژھن تہٕ نان ایسینشل گوٚو یِم نہٕ باڈی منٛز پروڈیوس چھِ گژھان کیٚنٛہہ تِم چھِ پیوان کھیٚنۍ تہٕ اَمہِ سۭتۍ لٔج مےٚ یہِ پَتہ کہِ سانہِ ڈایٹہٕ منٛز یُس ویجٹیرین ڈایِٹ چھُ تَتھ منٛز آسان کیٚنٛہہ ایماینو ایسڈ کانٛہہ یُس نہٕ کَمپٔلیٖٹ پروٹیٖن چھُ بَناوان چھُ کیٚنٛہہ یِتھ پٲٹھۍ سویا چنٛکٔس چھِ تَتھ منٛز چھِ مِتھیونیٖن تہٕ مطلب سلفر کَنٹینِگ اماینو ایسڈ چھِ آسان تَتھ منٛز کَم تَتھ منٛز چھُ تَمہِ سۭتۍ گژھان نوٗٹریشنل ویلو کَم تَتھ سۭتۍ اَگر أسۍ بیٚیہِ کانٛہہ ہُہ کَرو دال مِکِس مطلب موٗنگ دال کَرو تَتھ منٛز چھِ تِم آسان پریزینٛٹ ییٚلہِ تِم زٕ رَلاوو سُہ بَنایہِ اکھ کَمپٔلیٖٹ سورٕس یہِ چھِ اکھ واریاہ اَہم کَتھ کیازِ اِنسان چھُ پروٹینس پٮ۪ٹھ پِکان تہٕ اَمہِ سۭتۍ تور مےٚ یی فِکرِ کہِ اَگر مطلب یُس یہِ میٹابولزم پوٚر امہِ سۭتۍ یہِ پٔر اَمہِ سۭتۍ تور مےٚ یی فِکرِ کہِ یہِ کِتھ پٲٹھۍ کرِ اِنسان کَوَر اَپ پَنُن نیوٗٹرشن ڈایِٹ کیازِ اِنسان سُنٛد گۄڈٕنیُک غرٕض سُہ چھُس اِنسان سُنٛد جِسم اِنسان سٕنٛز باڈی تہٕ تہٕ فیٹسن ہٕنٛز ضروٗرت وٕچھ مےٚ کیاہ گے تہٕ مطلب یا یِم فیٹس کوٗتاہ چھِ آسان اِنسانَس ضۄرت مَسل کۭژاہ چھِ آسن فیٹ کۭژاہ چھِ آسن واٹر کۭژاہ چھِ آسن تہٕ پروٹیٖن اِنسان سٕنٛز نیٖڈ کیاہ چھِ نورَمل ایوریج پرسَن چھُ سُہ پانٛژٕتٲجۍ ٹُہ پانٛژٕوَنٛزاہ گرام پروٹین گژھِ موہنِوِس آسُن زَنانن تہِ گژھِ آسُن پانٛژٕتٲجی ٹُہ پَنٛژاہ گرام پروٹین گژھِ تویتہِ آسُن وۄنۍ اَگر اِنسانَس پَنُن فِزیٖک آسہِ جینٛج کَرُن تَتھ خٲطرٕ تٔمِس یا ایتھلیٖٹ آسہِ تٔمِس چھُ پیوان ڈَبل پَنن پروٹین نیٖڈ کَرٕنۍ کاربوہائیڈریٹٔس چھِ پیوان انٹیک پیوان زیادٕ کرُن کارٕک لوڈِنٛگ تاکہِ ویٹ گین گژھِ سہل گلیکوجینسس گژھِ اِنسانس کاربو یِم چھِ فیُول دِوان اِنسانَس بوڈی پکنہٕ خٲطرٕ پَکنہٕ خٲطرٕ یا فیٹسن ۂنٛز کَرو أسۍ کَتھ یِم چھِ مطلب ساروی کھۄتہٕ زیادٕ کیلریٖز چھےٚ آسان یِمنٕے منٛز أکِس گرام فیٹس منٛز چھِ آسان نَو کیلری پَتہٕ چھِ یِمن منٛز قٔسٕم فیٹٔس سیچوٗریٹڈ فیٹ چھُ اَن سیچوریٹڈ فیٹ چھُ میوٗفاز چھِ پیوٗ فاز چھِ اَلگ اَلگ کولسٹرول چھ ٹرائگلاسرایڈز سیلگلایسرایڈز چھِ مطلب یِمن منٛز ترے سیلہِ گرپ آسن اَمہِ سۭتۍ چھُ اِنسانَس پتہ لگان کہِ اویِل کیاہ چھُ اِنسانَس ضروٗری کھیوٚن کیاہ چھُ کیاہ نہ چھُ نہٕ کھیوٚن یا اومیگا تھری فیٹی ایسِڈس چھِ ویٹامن ڈی چھُ یِم ویٹامن مُتعلِق ویٹامن اے چھِ کیٚنٛہہ کٲم چھِ کیلشیم کَتھ چھُ لگان بونزن چھُ لگان مَگر یُس یہِ کِتاب ٲس أمۍ تروٚو واریاہ اِمپیکٹ میٲنِس ہیلتَھس پٮ۪ٹھ کیازِ اَمہِ سۭتۍ کوٚر مےٚ چینٛج پَنُن ڈایِٹ مےٚ توٚر فِکرِ بہٕ کھٮ۪وان کیاہ چھُس مےٚ کَمِچ کَمزوٗری چھےٚ بوڑی منٛز مےٚ کیاہ پَزِ ایڈوپٹ کَرُن مےٚ کِتھ پٲٹھۍ پَزِ دٮ۪ماغ پَنُن مطلب پَنٕنہِ بوٚڑی مُتعلِق سونچُن مےٚ کِتھ پٲٹھۍ پَزِ پَنُن فِزیٖک میٹین تھاوُن اَصٕل میٲنۍ بوڑی کِتھ پٲٹھۍ روزِ کاہہ کُس فیٖڑ چھُ اَتھ کیاہ کیاہ ہایِٹ یا مطلب سِکِن کَلر چھُ یا ہیر چھُ ہِیَر کِتھ پٲٹھۍ تھاو بہٕ ہیلدی نیلٔز کِتھ پٲٹھۍ تھاو بہٕ ہیلدی أچھن ہُنٛد لایِٹ سۄ کِتھ پٲٹھۍ تھاو بہٕ صحت منٛد پرٮ۪تھ کانٛہہ چیٖز پوٚر مےٚ اَمہِ پٮ۪ٹھ تہٕ تہٕ اَمہِ برعکس پوٚر مےٚ کہِ کَتھ چیٖزَس کۭژاہ کیلری چھِ آسان کیلری گے مطلب حرارت کۭژاہ چھِ آسان اَتھ منٛز کۭژاہ طاقت اَتھ منٛز کۭژاہ اینرجی چھُ یا مطلب کُس چھُ فیول کُس چھُ بیلڈنٛگ کُس چھُ مطلب اِنسانَس دِوان طاقت کُس چھُ اِنسانس بڑاوان تہٕ فلٹریشن کِتھ پٲٹھۍ چھِ أنٛدرٕ گژھان یِمن چیٖزن ۂنٛز کِتھ پٲٹھۍ چھِ پروٹین چین اَندَر میادس منٛز وَسان پَتہٕ لۄکٹٮ۪ن أنٛدرمَن منٛز اَژان تِمن منٛز تِمن گژھان ڈاے ڈایجسشن مطلب حزمیت گژھان پَتہٕ چھُ واتان سُہ بٔلڈ سِٹریٖم یعنی خوٗنہٕ کہِ ذریعہِ واتن اَلگ اَلگ جایَن ییٚتٮ۪ن ییٚتٮ۪ن ضوٚرَتھ آسہِ تہٕ اَمہِ سۭتۍ آو میٲنِس فِٹنٮ۪سس منٛز تہِ چینج کیازِ مےٚ لٔج پَتہ مےٚ کِتھ پٲٹھۍ چھُ ڈایٹ یوٗز کَرُن تہٕ میٲنۍ مَسلز کِتھ پٲٹھۍ گژھَن گروو یہِ دِیہِ فٔردر تہٕ اَمہِ سۭتۍ چھُ اِنسان ہٮ۪کان پَنُن فِزیٖک مینٹین تھٲیِتھ اَمہِ برعکٔس تہِ واریاہ واریاہ فِلحال گوٚو یوٗت سٮ۪ٹھاہ